اَلسَلامُ علیکُم اگر أسۍ وُچھو میجَر ٹیلی فرٛون برٛینٛڈ یِم چھِ مطلب اگر بہٕ پننِس ایریا ہَس منٛز وُچھہٕ ییٚتہِ کٕم فوٗن چھِ گژھان مطلب واریاہ زیادٕ یوٗز یا یِمَن پٮ۪ٹھ لوکھ مطمٔن چھِ گَژھان گۄڈٕنٮ۪تھ اگر بہٕ وُچھہِ مطلب یہِ چھُ مےٚ فیورِٹ پَنُن فوٗن چھُ سُہ چھُ مےٚ مطلب اوپو مےٚ چھُ واریاہ زیادٕ پَسنٛد اوپو فوٗن کیازکہِ اَتھ چھُ مطلب اَکھ چھُ اَتھ بیٹری نیران واریاہ زیادٕ ٹایم بیٚیہِ چھُ اَتھ کیمرا تہِ واریاہ زیادٕ اصٕل تَتھ منٛز چھِ فوٹو واریاہ زیادٕ رٕتۍ وۄتھان زَن چھِ آسان ڈی ایٚس ایٚل آر سۭتۍ تُلۍ مٕتۍ بیٚیہِ اگر بہٕ وُچھہٕ فونَن ہنٛز برٛینٛڈ ییٚتہِ چھُ آے فوٗن چھُ مطلب یُس وٕنکٮ۪ن فیمَس چھُ یا سیٚمسَنٛگ چھُ آے فوٗن سیٚمسَنٛگ یا ریڈمی چھُ رِیَلمی چھُ یا بیٚیہِ واریاہ برٛینٛڈ چھِ فوٗنکٮ۪ن ہنٛدۍ مَگر یُس مےٚ فیورِٹ چھُ سُہ چھُ اوپو اَگر أسۍ وُچھو مطلب آز کَل چھِ زیادٕ یوٗز کران آے فونٕے مَگر اَگر أسۍ وُچھو اَکہِ طرفہٕ آے فوٗن چھُ مطلب واریاہ زیادٕ درٛوگ تہِ مطلب تَمیُک برٛینٛڈ چھُ وٕنکٮ۪ن موشوٗرَس مطلب پرٮ۪تھ دُنیاہَس منٛز چھُ سُہ موشوٗرَس آے فوٗن تہٕ مگر تَتھ چھُنہٕ بیٹری نیران زیادٕ ٹایم کیٚنٛہہ تہٕ مگر اگر تمہِ حِساب وُچھُو أسۍ ایٚنڈرٛایِڈ فوٗن وُچھُو ایٚنڈراے اوپو وُچھُو أسۍ مےٚ چھُ اوپو واریاہ زیادٕ پسنٛد بیٚیہِ چھُ ایٚنڈرٛایڈ فونَن واریاہ زیادٕ ٹایم نیران تہٕ آے فوٗن تہِ چھُ واریاہ زیادٕ اصٕل تَتھ تہِ چھُ کیمرا واریاہ زیادٕ برٛایٹ آسان مگر بیٹری چھُ مےٚ بوٗزمُت مےٚ چھُنہٕ یوٗز کوٚرمُت آے فوٗن کیٚنٛہہ البتہ بوٗزمُت چھُ مےٚ بیٹری چھُنہٕ تتھ واریاہ زیادٕ ٹایم نیران کیٚنٛہہ ییٚمہِ حِساب ایٚنڈرٛایِڈ فونَن چھُ نیران یا مطلب ٲں فوٗن چھِ مطلب أسۍ اگر وُچھُو تِم چھِ واریاہ زیادٕ سہوٗلیت سانہِ خٲطرٕ مطلب مےٚ چھُ یُس مےٚ مطلب ییٚمہِ سۭتۍ مےٚ دِل روزِ مُطمٔن مطلب فوٗن ییٚلہِ بہٕ چھ مےٚ چھُ اوپو چھَس بہٕ یوٗز کَران اگر بہٕ سُہ مطلب دۄن دۄہَن تھاو نہٕ چارٕج تہِ کیٚنٛہہ مےٚ چھُ آسان دِل مُطمٔن کہِ مےٚ چھُ فوٗن مطلب مےٚ نیرِ اتھ ٹایم تَتھ چھُ مےٚ اَگر بہٕ سُہ ترٛٮ۪ن دۄہَن تہِ تھاو تَتھ چھُ مےٚ اصٕل پٲٹھۍ نیران ترٛےٚ دۄہ یا ژٕ مطلب اَگر مےٚ سُہ فُل آسہِ چارٕج تیٚلہِ کَڑٕ بہٕ تَتھ واریاہ دۄہ تَتھ چھُ مےٚ بیٹری نیران واریاہ زیادٕ رُت ٹایم بیٚیہِ چھِ تَتھ فوٹو مطلب یہِ اگر شوٗٹَس گژھو أسۍ اگر بہٕ پَنُن فونٕے کَر یوٗز اَگَر نہٕ أسۍ کیمرا اَنو تہِ مطلب مےٚ چھُ سُہ کیمراہٕچ مطلب فیسَلٹی تہِ دِوان اس لیے چھُ مےٚ واریاہ زیادٕ اوپو فوٗن پسنٛد مےٚ چھُ مطلب سُہ برینٛڈ واریاہ زیادٕ پسنٛد مےٚ اوس اَمہِ برونٛٹھ سیٚمسَنٛگ فوٗن تہِ سُہ تہِ اوس اصٕل واریاہ زیادٕ اوس سُہ تہِ اصٕل تَتھ تہِ اوس بیٹری نیران ٹایم مگر یُس اوپو چھُ اَتھ چھُ کیمرا تہِ واریاہ زیادٕ رُت کیمراہَس سۭتۍ چھُ بیٹری تہِ اَتھ واریاہ زیادٕ ٹایم نیران اس لیے چھَس بہٕ اوپو برٛینٛڈَس سۭتۍ واریاہ زیادٕ سیٚٹٕسفاے